ٲں مِیٛٲنۍ یُس فِیورِٹ مُووِی چھِ سۄ چھِ تھرِی ایڈِیَٹٕس یہِ مُووِی چھِ اَسہِ واریاہ لیٚسَنٕز دِوان زِ لایِف اَگر گُزارُو لایِفہِ منٛز کِیٛاہ پَزِ کَرُن کِتھ پٲٹھۍ پزِ پَزَن پَنٕنۍ ڈیٚسجَنٕز نِنۍ پَنٕنۍ کَریڈ کیریَرٕکۍ ڈیٚسِجَنٕز نِنۍ یَتھ مُووِی ہُنٛد سارویو کھۄتہٕ اَصٕل سِیٖن تہٕ لایِف لیٚسَن سِیٖن چھِ یہِ زِ یَیٚتھس آمِر خان ییٚمِس فِلمہِ منٛز ریٚنچُو ناو چھُ آسان وَنان چھِ وَنان چھِ شَرمَن جُوشِیَس ییٚمِس فِلمہِ منٛز راجُو رَستوگِی ناو چھُ آسان زِ لایِفہِ منٛز چھِ ہاڑ ؤرکَس سٟتۍ سٟتۍ پیشَن ڈیٚڈِکِیشَن تہِ ضروٗرِی اور زِیادٕ کُھۄتہٕ زیادٕ گَ پَزِ اَسہِ ایٚکسِلیٚنسہِ پَتہٕ پَتہٕ دورُن ایٚکسِلیٚنٕس فالو آف کَرٕنۍ تہٕ باقِے یِم چِیٖز باقٕے یِم مارکٕس باقٕے یِم ٲں باقٕے یِم چِیٖز تِم یِن پانَے